کۄلگٲمِس منٛز چھِ یِوان کۄلگامہِ آستان تَتہِ چھِ میٖر سید حُسین سِمنانی رحمتُ اللہِ علیہ تور چھِ گژھان لُکھ چھِ گژھان تِمَن فاتحہ پَرنہِ بیٚیہِ چھِ ژِمرِ یِوان بیٛاکھ اَستان تور تہِ چھِ لُکھ گژھان تِمَن فاتحہ پَرنہِ بیٚیہِ چھُ یِوان بِرٕگامہِ بیٛاکھ اَستان سُہ تہِ چھِ کۄلگٲم ڈِسٹِرٛکَس منٛز یِوان تور چھِ گژھان لُکھ تِمَن فاتحہ پَرنہِ بیٚیہِ چھُ یِوان اَشمُقام چھِ یِوان اِسلام باد ڈِسٹِرٛکَس منٛز اَستان تور تہِ چھِ گژھن لُکھ تِمَن فاتحہ پَرنہِ بیٚیہِ چھُ یِوان ژرٛار پَکھَرپوٗر بَڈگام ڈِسٹِرٛکَس منٛز چھِ یِوان شیخ العالم سٕنٛز زِیارت تور تہِ چھِ گژھان لُکھ تِمَن فاتحہ پَرنہِ